ہیٚلو اسلام علیکُم

ٹھیٖک چھُو حظ اَہن حظ وِنایک پیسٹ سایڈس چھُس حظ اَہن حظ اَہن حظ کٔرۍتَو سر حُکما اَہن حظ

اچھا تۄہہِ کُس اوسوٕ پیچھ چھَوا تھوڑا بہت باسن حظ کانٛہہ دوا دژیاہوس کوشل ہے تنہٕ پیٚٹھٕ دِیتٲوٕ یِمٕے سِکیب دوا ییٚمہِ خٲطرٕ سیٚے خٲطرٕ دیٚتوٕ نہَ حظ کٕنٛہےٕ دوا اَتھ چھُ سیٚے لگان اَتھ چھُ لگان یہِ حظ سایکلوٗن بیٚیہِ بیٛاکھ قٕسم چھُ اَتھ یِوان سایکلوٗن چھُ فِل والیٚن ہُنٛد حظ تہٕ بیٛاکھ چھ اَتھ اِنو ویٖزا یِوان بیٛاکھ دوا ایٚکچُولی حظ مےٚ أس گرِ پانس تہِ سیٚے مےٚ کوٚر پانس تہِ یوٚہے دوا حظ اِنو ویٖزا یہِ چھُ وا واریاہ بہتریٖن دوا یہِ چھُ وارایاہ بہتریٖن دوا اگر تُہۍ یہِ تہِ کٔرِوٗ یوٚہے دوا کأتیاہ ٹیٖن چھِو حظ لگان کأتیاہ ٹیٖن چھُو لگان ڈبہٕ ہا ٹیٖن ہا اَتھ چھُ اکھ ژۄداہ پیک وول یِوان اکھ پیک ژۄداہ ٹیٖن وول یہِ حظ پیٚیو تۄہہِ ترٛےٚ رۄپیہِ حظ آ آ یہِ چھُ حظ آب اوٚن اورٕ امہِ اَتھ ییٚمۍ ییٚمہِ سۭتۍ تُہۍ مینَن بانہٕ آسہِ تَمہِ سۭتۍ ترٛٲوِو داہ باہ گِلاس تہٕ بیٚیہِ تھٲوِہوکھ اکھ زٕ مُجرا یوٗتاہ ییٚمہِ منٛز نیرِ سُہ تھاوِو مُجرا تہٕ باقٕے ہَن تٔسۍ چھُ رَلاوُن مگر کرُن چھُ یہِ شام مگر کَرُن چھُ یہِ شامنہٕ کِس ٹایمس تِکیٛازِ اَز چھُ ٹیٚمیچر واریاہ ہاے آسان یہِ چھُ شامنس کرُن آ تِکیٛازِ اَتھ گژھِ راتس ٹھٔنٛڈی تہِ لگٕنۍ برٛوٗنٛٹھ کُن تہِ وُچھو حظ پن کیُتھ آسہِ کمہِ حِسابہٕ روزِ اگر پن روزِ ٹھیٖک تیٚلہِ چھُ دیُن اوتار ووتار پنٕے چھُ اَسہِ وُنکیٚس بچاوُن تِکیٛازِ توٚتام ٲسۍ دوا دِنۍ گۄڈنیُک فوٹی چھُ گریٖن ٹِپسن منٛز چھِ لگان تمہِ ساتہٕ چھِ لگان کپتان وپتان پتہٕ چھُ ریڈ ٹِپس یِوان کِپڈ تَمہِ ساتہٕ چھُ اَسہِ لگان سوٗپر سِٹار اَز پتہٕ چھُ اَسہِ تھوڑا بہت پھُلے نیران بلوٗمز پَتہٕ چھِ بلوٗمزن منٛز چھُو تۄہہ دیُتمُت پوشک حظ آ پتہٕ چھِ تَمہِ پتہٕ حظ گژھان تٔمۍ کٔر نا یہُس کأم برابر کہیٖنٛۍ یہُس گوٚو آلریڈی موسم حظ خراب یہُس کٔر نہٕ کُنی پوشہٕ کنٕکۍ کٔام کُنی ڈِپ امہِ کمپٔنی کٲمٕے کٔر نہٕ نہَ کٔر ییٚمۍ حظ پروزِبن کٔر نہٕ تہٕ یِمٕے تہِ کٔری نہٕ پوشہِ مےٚ چھِ حظ مین مارکیٹ کولگام کے ایم ڈی اڈا کولگامس منٛز اَہن حظ اَہن حظ اَدٕ حظ ادٕ حظ کیٚنٛہہ چھُنہٕ پرواے حظ او کے وعلیکُم اسلام